اَسَلامُ علیکُم أسۍ حظ ٲسۍ لۄکٹہِ گِنٛدان سَزٕ لوٚنٛگ تَتھ حظ ٲسۍ وَنان سَزٕ سَزٕ گیم تہٕ سُہ حظ اوس تَمہِ سۭتۍ حظ اوس وَرزِش تہِ گژھان تَتھ سَزَس منٛز حظ ٲسۍ آسان شےٚ خانہٕ دۄیہِ قٕسمٕکۍ حظ ٲسۍ یِم سَزٕ آسان ڈَبہٕ سَزٕ بیٚیہِ حظ اوس تَتھ وَنان کۄکَر سَزٕ ڈَبہٕ سَزَس منٛز حظ اوس آسان ڈَبہٕ سزَس منٛز حظ اوس آسان اِکہٕ دُکہٕ تُرٛکہٕ ژُکہٕ پنٛج تہٕ شُکہٕ سُہ حظ اوس آسان شٮ۪ن ڈَبَن ہُنٛد اَگر حظ اَگر حظ أسۍ کَرہاو کٲم وَتہِ یَتھ حظ رٕکھِ پٮ۪ٹھ پیٚیہِ ہا لَتھ تہٕ تَتھ حظ ٲسۍ گژھان آوُٹ شٮ۪ن خانَن منٛز حظ اوس کھَسنہٕ خٲطرٕ پٮ۪وان کیٛاہ چھِ اَتھ وَنان شیٚیہِ لَٹہِ گِنٛدُن لاسٹَس حظ اوس تَتھ منٛز آسان ڈَپھٕج تہٕ کیٛاہ چھِس وَنان تَتھ ڈھپچہِ منٛز حظ اوس آسان تَتھ سزٕ حظ اوس آسان کَتریوٗ سُہ حظ ٲس اَکھ کٔنۍ اَکھ آسان یِتھ کٔنۍ حظ اَکھ کیٛاہ چھِس وَنان کَنہِ لۄکٕٹ حظ کَتٕر اَکھ ٲس آسان تہٕ سۄے حظ ٲس آسان کَتٕر سۄ حظ ٲس پٮ۪وان تُلٕنۍ تہِ لگاوٕنۍ حظ ٲس تَمہِ منٛز سُہ نٮ۪بر شُکہٕ منٛز نٮ۪بَر اَگر حظ سۄ کُنہِ ڈَبہٕ خانَس منٛز گژھِ ہا رُکِتھ حظ تہٕ تیٚلہِ حظ ٲس گژھان کٲم اگر سۄ رُکِتھ گژھِ ہا تیٚلہِ حظ اوس أتۍنَسٕے اِنسان آوُٹ یِوان مانٛنہٕ پَتہٕ حظ اوس آسان کۄکَر سَزٕ کۄکَر سَزَس منٛز حظ اوس آسان اِکہٕ تہٕ وۄٹھ پٮ۪وان نٮ۪بَر ترٛاوٕنۍ دُکہٕ پٮ۪وان تَتھ منٛز حظ اوس آسان یہِ کۄکُر دوزُک جنت تہٕ تَتھ تہِ حظ اوس آسان ڈۄپھٕج اَسہِ حظ اوس مَزٕ لَگان یہِ حظ ٲسۍ أسۍ گِنٛدان دَہ دَہ بَہہ بَہہ بَچہِ بہٕ حظ چھَس چاہان کہِ یہِ حظ ٲس اَکھ سانہِ کَلچَرٕچ وَراثَت اَکھ یُس اَسہِ یِمَن گامَن منٛز ٲسۍ گِنٛدنہٕ یِوان بہٕ حظ چھَس چاہان کہِ بَچہِ اگر یِم کیٛاہ چھِس وَنان یِم گیمہٕ یہِ پرٛموٹ یی ہا سٲنۍ کٲشٕر لنٛگویج کَرنہٕ سون کَلچَر کَرنہٕ یہِ حظ یی ہا کیٛاہ چھِس وَنان یہِ یِم سَزٕ لٔنٛگۍ حظ گِنٛدٕہَو أسۍ بیٚیہِ یہِ سٲنۍ بَچہِ تہِ ہیٚچھٕ ہَن کہِ سانٮ۪ن جَدن اَبدادَن ہِنٛز سانٮ۪ن جدَن اَبدادَن ہِنٛز یہِ کَلچر کیٛاہ چھُ تہزیٖب تَمدُن چھُ اوسمُت بیٚیہِ حظ ٲسۍ أسۍ برٛونٛٹھ گِنٛدان تَتھ حظ ٲسۍ وَنان ٹھِچہٕ ٹھِچہٕ حظ ٲسۍ آسان ٹِچہِ پھٔلۍ ہی کَنہِ پھٔلۍ لۄکٕٹۍ لۄکٕٹۍ کَنہِ پھٔلۍ حظ تہٕ تَتھ حظ ٲسۍ کَران کٲم اَتھَس پٮ۪ٹھ اگر کانٛہہ کَنہِ پھوٚل دارِ ہے سُہ حظ ٲسۍ دِوان مُجراہ اگر نہٕ کانٛہہ کَنہِ پھوٚل دارِ ہے ٹوٹَل آف کِہیٖنۍ سُہ ٲسۍ نہٕ مُجراہ یِوان تیٚلہِ حظ دِنہٕ کِہیٖنۍ نَہ حظ تہٕ کیٛاہ چھِس وَنان سۄ گیم تہِ حظ ٲس واریاہ اَصٕل تہٕ بیٚیہِ حظ ٲسۍ برٛونٛٹھ گِنٛدان یکہٕ چھےٚ یکہٕ چھےٚ مطلب حظ اوس اَکھ اوس بیٚہوان ژوٗرِ بیٛاکھ حظ اوس بیٛاکھ بیٚکِس اوس پٮ۪وان کیٛاہ چھِس وَنان ژھانٛڈُن تہٕ اَمہِ سۭتۍ تہِ حظ اوس اِنسانَس اَکھ فِزِکَل اٮ۪گزرسایِز گژھان بیٚیہِ ٲسۍ بَچہِ روزان آوٕرۍ بیٚیہِ نَہ حظ آسہٕ نہٕ زیادٕ بٮ۪مارِ بَچَن منٛز روزان کِہیٖنۍ نہٕ اِنسان اوس اٮ۪نٛگیج کُنہِ نَتہٕ کُنہِ قٕسمہٕ روزان بیٚیہِ حظ اوس تَمہِ پَتہٕ حظ ٲس بیٚیہِ بیٛاکھ گیم اَکھ یِوان تَتھ حظ ٲسۍ وَنان ۂٹی ۂٹی ۂٹی ۂٹی مطلبُک حظ اوس کیٛاہ چھِس وَنان ہَچَن تھَپھ کَرٕنۍ یُس حظ ہَچہِ وَرٲے ہیٚکہِ ہا لَتھ ٲس لَتھ یا اَتھٕ اوس آسان اَتھ ترٛاوُن یہِ یُس نہٕ ہَچہِ پٮ۪ٹھ لَتھ یا ترٛایہِ ہا نہٕ کِہیٖنۍ کانٛہہ بَچہِ سُہ حظ اوس یِوان آوُٹ مانٛنہٕ تہٕ یِتھَے پٲٹھۍ حظ آسہٕ واریاہ زیادٕ گیمہٕ یِم حظ أسۍ گِنٛدان ٲسۍ یِمَن حظ پرٛموشَن گٔژھ یِنۍ کَرنہٕ سانہِ ماجہِ کٔشیٖرِ منٛز تِکیٛازِ سٲنۍ یہِ کٲشٕر زبان روزِہَہ زِنٛدٕ سانٮ۪ن یِمَن گامَن منٛز حظ ٲسۍ بَڑٕ مزٕدار سان بَڑٕ نٔفیٖزٕ سان یِم گیمہٕ یِوان گِنٛدنہٕ بَڑٕ وَسہِ وٲنٛجہِ سان حظ ٲسۍ یِم گیمہٕ أسۍ گِنٛدان